دۄٚیُم پروڈکٹ یُس مےٚ اَمہِ ویب ساٮٔٹہِ پٮ۪ٹھ آرڈر کوٚر سُہ اوس اکھ گلاس سیٹ تہٕ سُہ گِلاس سیٹ اوس اَصٕل تتھ منٛز یٖژھ تِمو دیُت مُت اوسُکھ تَتھ پٮ۪ٹھ کہِ یہِ واتہِ ییژھہ آسہِ ییتیٚہ گِلاس آسن اَتھ منٛز تِم ٲسۍ برابر تہٕ بیٚیہِ ٲسۍ تِم اَصٕل تہِ ٲسۍ تِم پیک تہٕ اَصل تہِ ٲسۍ تِم گَلاس أندٕرۍ تِمن ہُند یُس تَتھ ییٚمہِ سۭتۍ تِم بنان ٲسۍ آمٕتۍ سُہ اوس سُہ اوس اَصٕل تَمیُک میٹیٖریل تہٕ سُہ اوس واریاہ اَصٕل گِلاس سیٹ مَگر تَتھ ٲسۍ تَتھ آسہٕ کیٚنٛہہ خٲمی تہِ خٲمی آسہٕ تَتھ ییٚمہِ طٔریٖقہٕ خٲمی آسہٕ تتھ ییٚمہِ طٔریٖقہٕ کہِ تَتھ منٛز ٲسۍ أڑۍ گِلاسہٕ پھٹمٕتۍ تہٕ تمو اوسُکھ لٮ۪کھمُت بیٚیہِ تَتھ پٮ۪ٹھ یہِ ہسا چھُ بوروسِلُک گِلاسہٕ سیٹ مَگر ییٚلہِ سُہ ووت یور سُہ اوس نہٕ بوروسِل کِہینۍ سُہ اوس واریاہ توٚن شیٖشہِ تِم ٲسۍ اَتھس کیٚتھ رَٹان تہٕ تِم ٲسۍ پھٹان أمۍ کِنۍ باسیو نہٕ مےٚ سُہ پروڈکٹ اَصٕل کِہینۍ